اسَلام وعلیکُم سلام اَسَلام علیکُم آ تُہۍ چھُو حظ ٹھیٖک مےٚ حظ ٲسۍ یِم بانہٕ نِنۍ تہٕ یِمنٕے ہٕنٛز سٮ۪ٹ وٮ۪ٹ وٕچھِنۍ تہٕ بیٚیہِ کَم چھِ اَصٕل آز آمٕتۍ نوٚو ڈِزایِن وغیرہ

اَصٕل کالٹی ہُنٛد آسہِ تہٕ

بیٚیہِ ریٹ کیٛاہ یِمَن ریٹ کیٛاہ یِمَن آچھا آ ترٛامَے چھُ سُہ چھُ پَیی سُہ چھُ

آز چھِ نٔے نٔے ڈزایِن یِوان تَمی ڈِزاینٕکۍ ٲسۍ مےٚ ضوٚرَتھ اگر ترٛامٕے تہِ بَنہٕ ہَن

نہٕ حظ نہ آز

بہٕ حظ ہٮ۪کو کُنۍ تہِ ساتہٕ یِتھ تور چلو بہٕ دِمہٕ تیٚلہِ شام تام اوکُن نظر

چلو تیٚلہِ دِمہٕ بہٕ شامَن تام اوکُن نظر تہٕ وٕچھ بہٕ چلو ٹھیٖک آد سا